روٗلَر پیٖپٕل چھِ گہَ گِنٛدان واریاہ اَصٕل یِم چھِ گِنٛدان اَصٕل واریاہ گیم یہِ چھِ اَصٕل گیم أنۍ تہٕ خٲطر چھِ اِمپاٹَنٕس یہِ گِنٛدنٕچ کیٛاہ کہِ یِم چھِ دپان گِنٛدُن تہِ چھُ ٹھیٖک پَرُن تہِ چھُ ٹھیٖک گِنٛدنہٕ سۭتۍ چھِ اَسہِ گَژھان کٲم أسۍ چھِ روزان ہٮ۪لدی فِٹ بیٚیہِ چھِ أسۍ مینٹٔلی تہِ فِٹ روزان گِنٛدنہٕ سۭتۍ چھِ اَسہِ گَژھان اَکھ یِتھ کَنۍ چھِ اَسہِ اَکھ فرٛٮ۪نٛڈ سٔرکٕل تہِ گَژھان ڈٮ۪ولَپ سوشل اِنٹرٛیکشَنٕز چھِ اَسہِ گژھان اَمہِ سۭتۍ ڈٮ۪ولَپ گِنٛدُن چھُ ضٔروٗری تاکہِ أسۍ ہٮ۪کو پَنُن سوشل لایف اَصٕل پٲٹھ تھٲیِتھ تہٕ اَسہِ گَژھِ نہٕ کانہہ پرٛابلم گَژھٕنۍ سوسایٹی منٛز تہٕ یِہوٚے چیٖز چھُ گِنٛدُن چھُ ضٔروٗری گِنٛدٕنہٕ وَرٲے گَژھِ نہٕ ٹھیٖک کِہیٖنۍ اِسلیے ٲسۍزیو گِنٛدان پَنٕنۍ سوشل لایف ٲسۍزیو اَصٕل بناوان باقی چھُ پَیی تۄہہِ گِنٛدنے چھِ اَمہِ سۭتۍ چھِ روزان فٲیدٕ اَسہِ یہِ فِٹ چھِ أسۍ روزان فِٹ چھِ روزان أسۍ چھِ گِنٛدان باقٕے چیٖز چھِ أسۍ کَران تہٕ تَمۍ کِنۍ وجہ سۭتۍ چھِ أسۍ پٮ۪وان کَرٕنۍ کٲم گِنٛدُن پَزِ اَسہِ اَسہِ پَزِ نہٕ گِنٛدُن ترٛاوُن یِتھَے کَنہِ گِنٛدِو اَصٕل پٲٹھ أسۍ چھِ روزان گِنٛدنہٕ سۭتۍ چھِ أسۍ ڈرٛگسو باقٕیو چیٖز بُرٕ بُرٕ بُرٕ چیٖزو نِش روزان دوٗر تہٕ اَسہِ پَزِہے اَصٕل پٲٹھ گِنٛدُن تاکہِ أسۍ ہٮ۪کو فِٹ تہِ روٗزِتھ تہٕ تندٕرُستہٕ تہِ روٗزِتھ تہٕ بیٚیہِ ہٮ۪کو أسۍ کٔرِتھ اَصلہِ اَصلہِ کامہِ کیٛازِ سون دٮ۪ماغ روزِ فِٹ گِنٛدنہٕ سۭتۍ ہُتھ کَنۍ چھِ نَتہٕ اَنفِٹ روزان تَمے کِنۍ کۭژ چھِ گژھِ اَسہِ گِنٛدُن ضٔروٗری